بِسمہ اللہ الرحمٰن الرحیٖم أسۍ چھِ واریاہ مٲنۍتو واریاہ خۄش گژھان ییٚلہِ أسۍ کٲنٛسہِ سۭتۍ ٹرٛاوٕل چھِ کَران یا خاص طور پَر پنٛنہِ فیملی سۭتۍ ییٚلہِ أسۍ پنٛنہِ فیملی سۭتۍ کُنہِ تہِ جاے چھِ گژھان ٹرٛاوٕل کَرنہِ خٲطرٕ چھُ واریاہ اَصُل گژھان واریاہ واریاہ خۄش چھِ أسۍ گژھان پنٛنہِ فیملی سۭتۍ ٹرٛاوٕل کَرنہِ گژھُن تِکیٛازِ پنٛنہِ فیملی سۭتۍ چھُ یِوان مَزٕ اَلگٕے سکوٗن چھُ یِوان پنٛنہِ فیملی سۭتۍ ٹرٛاوٕل کَرنہٕ خٲطرٕ یا سَفَر کَرنہٕ خٲطرٕ کُنہِ تہِ جاے